بہٕ ہٮ۪کہٕ حظ تۄہہِ کیش دِتھ مےٚ چھُنہٕ ایم پے گوٗگُل پے چلان کِہیٖنۍ تہِ نہٕ تُہۍ رٔٹِو مہربٲنی کٔرِتھ کیش بہٕ ہٮ۪کہٕ نہٕ تۄہہِ ایم پے یا گوٗگُل پے کٔرِتھ کِہیٖنۍ تِنہٕ کیٛازِ کہِ مےٚ چھِنہٕ تِم چَلٲنِی بیٚیہِ چھُ مےٚ سہ گوٗگُل پے یُک اکاؤنٹ چھُ مےٚ اَنڈر مٮ۪نٹَنیٚنٕس تُہۍ رٔٹِو مہربٲنی کٔرِتھَن اِتھَے کَنہِ مےٚ کیش تُہۍ دِیِو مےٚ اورٕ تھوڑا چینج